ہارٕس رایڈنگ چھِ کَشمیٖرچین پٔٹِکیوٗلر یِم تہِ پِکنک سپاٹ چھِ ہارٕس رایڈنگ چھِ اِمپاٹنٹ ہارٕس رایڈنگ چھِ گژھان سٲری ٹوٗرِسٹ ٲسِنۍ یا ییٚتِکۍ لوکل ٲسِنۍ ہارٕس رایڈنگ چھِ سٲری کران تہٕ تۄہہِ چھُو لٮ۪کھومُت کہِ تُہۍ کٔرِو شِیر کانہہ میموریبٕل اٮ۪کٕپِرینس یا یہِ چھُ بیک اِن ٹوٗ تھاوزنڈ سیون ایٹیٖن أسۍ ٲسۍ کھٔتۍ مٕتۍ پَنُن گٕرُپ دوٗد پَتھری تہٕ دوٗد پٔتھری پٮ۪ٹھ کٔر اَسہِ کٲم اَسہِ رٔٹۍ ہارٕس سٲنۍ گروپَن تہٕ اَسہِ دوٚپ أسۍ کرو ہارٕس رایڈ تہٕ ان اٮ۪کٕسپیٖرینسٕڈ ٲسۍ اَتھ منٛز اوس نہٕ کٔہیٖنۍ تہِ تَجرُبہٕ تہٕ درٛاے أسۍ یِتھٕے پٲٹھۍ گُرین پٮ۪ٹھ گُرین پٮ۪ٹھ کھٔستھٕے گٔے کٲم أسۍ اکھ گروپ درٛاو أسۍ ٲسۍ شےٚ لٔڑکہٕ زٕ درٛاے أکِس سایڈَس زٕ درٛاے أکِس سایڈَس تِکیازِ گُر اوس نہٕ تَگان کَنٹرول کَرُن کِہیںۍ تہٕ آل دوٚہ یہِ چھُ اکھ ہارِفایِنگ ٹریجِڈی بَٹ بہٕ کَرٕ توتہِ یہِ شِیر تہٕ اکھ فرینڈ اوس اَسہِ تہٕ لۄکٕٹۍ بَچہٕ زٕ ٲسۍ پَکان تِم ٲسۍ فیٖلڈٕ پٮ۪ٹھ دوٗد پَتھری فیٖڈٕ پٮ۪ٹھ وَسان آبَس کُن چَکر کرنہِ تہٕ یُس مےٚ یہِ فرینڈ چھُ تہٕ أمِس گوٚو نہٕ گُر کَنٹرول کِہینۍ تہٕ أمۍ اوٚن تِمن دۄن بَچن تِمن گوٚو ایکسِڈنٹ تہٕ تِمن لوٚگ کیاہ چھِ اتھ وَنان گُرین ہندین پَڈرِ سۭتۍ بہرحال تِمن آو خوٗن یہِ اوس اکھ دَرٕد ناکھ واقعہٕ اوس یہِ وۄنۍ اوس تۄہہِ یہِ کوشن کوٚرمُتن تَمہِ پَتہٕ گوٚو واریاہ مَسلہٕ تَمہِ پَتن گوٚو تَتہِ واریاہ ہنگامہٕ لَڑٲے تہِ گٔے تَتہِ اِوٕن پُلیٖس تہِ گٔے اِن والوٗ مَگر ساروی کھۄتہٕ یہِ کوٚر اَسہِ کہِ اَسہِ تُلۍ تِم گۄڈنیتھ تِم بَچہٕ تہٕ اَسہِ واتنٲے تِم ہاسپِٹل تہٕ باقٕے چیٖز وٕچھ نہٕ اَسہِ تَمہِ وِزِ کیٚنٛہہ اَسہِ تُلۍ تہٕ تِم بَچہٕ واتنٲے ہاسپِٹل ییٚلہِ أسۍ پَتہٕ اینشور گٔے کہِ تِم چھِ سیف تَمہِ پَتہٕ کٔر اَسہِ پَتہٕ مطلب پٔلیٖسس ؤلیٖسس سۭتۍ کَتھ تہٕ بیٚیہِ مٔنج تِہندین گرِکین وَرکین مٲفی تہٕ گوٚو پَتہٕ مَسلہٕ سیٹٕل